اَسلام علیکُم ٹھیٖک چھِو حظ ؤنِو حظ اَہَن حظ اَہَن حظ اَہَن حظ اَچھا ٹھیٖک ؤنِو حظ کیٛاہ حظ اوسُو ضروٗرت اَچھا

اَہَن حظ اَہَن حظ اَچھا اَچھا اَد اَچھا اَچھا اَچھا اَچھا کۭتیٛاہ چھِو ضروٗرت کۭتیٛاہ کۭتیٛاہ پیٖس اَچھا تَتھ چھِ قٔسٕم یِوان أڈۍ چھِ یِوان رَنٛگ دار رَنٛگہٕ روٚستُے بیٚیہِ چھِ یِوان تِمن تِم نِقشہٕ بَناونہٕ اَچھا تِم مَکاے ژۅچہِ اَچھا ٹھیٖک تہٕ آ یُس تُہۍ چھُو اَچھا یُس تُہۍ سُہ گَملہٕ چھِو وَنان پوشہٕ گَملہٕ بوٚڈ سُہ چھُ پیٚوان ساڑن ترٛیٚن ہَتن اکھ لۄکٕٹۍ پینَو تۄہہِ ڈایَن ہَتن بیٚیہِ ووٚنمَو تۄہہِ یہِ چلو اَز چھےٚ سَو بہٕ تۄہہِ وَنان یِتھٕ کَنۍ پَتہٕ کرو کَنسیشَن اینٛڈَس بیٚیہِ ووٚنوٕ تۄہہِ تٲو تٲو تہِ گژھِ ڈایَن ہَتن بیٚیہِ ووٚنوٕ تۄہہِ پیٛالہٕ سیٹ مطلب باہ پیٛالہٕ سُہ گژھِ تہِ تہٕ آ سُہ گژھِ ساڑ نو شَتھ سُہ گژھِ تۄہہِ پیٛالہٕ سیٹ گژھِو تۄہہِ باہَن شَتن یِم چَمچہٕ پَلیٹ ہیٚتھ سۭتۍ پَتہٕ کرو نا کیٚنسیشن فِلحال چھَس بہٕ وَنان سٲرٕے ریٹ اَتھ مطلب کیٛاہ چھِ پَتہٕ کرو کَم ییٚمہِ حِسابہٕ تُہۍ نِیو تَمہِ حِسابہٕ کرو پَتہٕ کَم بیٚیہِ ؤنِو تُہۍ کوٚت چھُ واتناوُن تہٕ کر چھُ واتناوُن اَچھا ٹھیٖک کر کر گژھوٕ تۄہہِ اَچھا فٔسٹَس پیٚٹھ یہِ کٔژِ بَجہِ حظ گژھِ آسُن تَیار صبُحے اَکہِ بَجہِ ٹھیٖک ییٚمہِ ساتہٕ سوزو تَمہِ ساتہٕ نَسروٗ پیٚٹھ سُہ کرو پَتہٕ پَنژاہ پَنژاہ شیٹھ شیٹھ رۄپیہِ کرو پَتہٕ پانَے کَم تہٕ باہ باہ چھِ تھاوٕنۍ پَتہٕ سٲری پیٖس اَچھا ٹھیٖک اَچھا ٹھیٖک اَچھا اَچھا ٹھیٖک وۅنۍ گوٚو اَچھا ٹھیٖک چلو بہٕ سوزہو تۄہہِ بِل توٗرۍ تَمی وِزِ تہٕ بیٚیہِ کرٕ بہٕ کینسیشَن پانہٕ وٲنۍ چھِو تۄہہِ ییٖتیٛاہ چیٖز ہیٚنۍ تہٕ فٔسٹس پیٚٹھ گژھنَو تۄہہِ یِم تَیار آسٕنۍ آ اَدٕ کیٛاہ چلو چلو بِہِو رۄبَس حَوال